یَنہٕ پٮ۪ٹھ فون آو تَنہٕ پٮ۪ٹھ آیہِ واریاہ آسٲیِش کٕہۭنۍ مُشکِلات چھِنہٕ أسۍ چھِ ہٮ۪کان ہَر أکِس سۭتۍ کانٹیکٹ کٔرِتھ کیٛازکہِ برُنٛہِمِس وَقتَس منٛز اوس اَسہِ واریاہ زیادٕ مُشکِلات گژھان کٲنٛسہِ سۭتۍ کانٹیکٹ کَرُن اَسہِ ٲس نہٕ تٕہٕنٛز اِنفارمیشَن تہِ نہٕ پَے لَگان کِہیٖنۍ وٕنۍکٮ۪نَس چھِ أسۍ ہٮ۪کان سٮ۪لٕف سِٹیڈی تہِ کٔرِتھ یوٗٹیوٗب کِنۍ چاہے گوٗگل کِنۍ اَسہِ چھِ وٕنۍکٮ۪نَس واریاہ حظ مطلب آسٲیِش گَژھان کیٛازِکہِ فون چھِ پٮ۪وان ہمیشہٕ اِنسانَس مطلب اَصٕل یوٗز کَرُن کیٛازکہِ اَتھ منٛز چھِ واریاہ غلط تہِ آسان لیکِن اَسہِ پَزِ یوٗتاہ تہِ تیوٗتاہ صحیح استعمال فون کَرُن اَمہِ سۭتۍ چھِ اَسہِ واریاہ اِنفارمیشَن مِلان ٹرٛانزیکشَن ہٮ۪کان کٔرِتھ أسۍ فونسٕے پٮ۪ٹھ تہٕ وٕنۍکٮ۪نَس چھِ واریاہ آسٲیِش فونَس پٮ۪ٹھ گَژھان تہٕ یہِ حظ چھِ بَس